ساروٕے کھۄتہٕ اِمپارٹیٚنٛٹ چیٖز یِم اسہِ بایکنٛگ منٛز گژھیٚن آسٕنۍ سۭتۍ تِم حظ چھِ یِم اَکھ حظ گژھہِ اسہِ آسٕنۍ سیٚکَنٛڈ کی سۭتۍ دوٚیم کُنٛز دوٚیُم کُنٛز گٔژھ آسٕنۍ ضروٗری سۭتۍ تِکیٛازِ بایکِنٛگ مطلب بیٚیہِ چھُ نَفر بیٛوٗٹھ پَتھر رٲو کُنٛز گٔے اورٕ یور سیٚکَنٛڈ کُنٛز گژھ آسٕنۍ ضروٗری سۭتۍ بیٚیہِ حظ گژھ آسٕنۍ پیچ کَش سۭتۍ بیٚیہِ حظ گٔژھ آسٕنۍ اۭں تَتھ حظ وَنان سُہ مطلب گِیر ییٚمہِ سۭتۍ کھولان وولان چھِ تَتھ حظ وَنان پیچ کَش سُہ حظ گوٚژھ آسُن سۭتۍ بیٚیہِ حظ گژھ آسٕنۍ چٲبۍ سۭتۍ تِکیٛازِ کنہِ ساتہٕ چھُ پیٚوان کابلہٕ وابلہٕ کھولُن تہٕ ٲں تِم چیٖز حظ گژھیٚن ضروٗری آسٕنۍ اسہِ سۭتۍ ییٚلہِ اسہِ ٹرٛپہِ پٮ۪ٹھ آسہِ نیرُن تہٕ تُہۍ حظ چھُو وَنان زِ تۄہہِ چھُوا گوٚومُت کُنہِ ساتہٕ کیٚنٛہہ مطلب بایک گٔمٕژ بِہِتھ کیٚنٛہہ پرٛابلِم گٔمٕژ مےٚ چھُ واریاہہِ لَٹہِ گوٚمُت واریاہہِ لَٹہِ کُنہِ ساتہٕ چھِ مےٚ یہِ پرٛابلِم گٔمٕژ زِ بایک چھِ مُبلیل تُلان سۄ چھِ پٔتۍ کِنۍ چھَکان واریاہ دٕہ سُہ چھُ یہِ ریٖزَن آسان زِ بایکہِ چھُ آسان واریاہ کال گوٚمُت مُبلیل چینٛج کَرنَسٕے مُبلیل چینٛج یُس ہسا چھُ مطلب کرٛیٛہُن کرٛیٛہُن آسان تھوڑا پیٚٹرول ٲں تھوڑا موٚٹ آسان سُہ گوٚژھ آسُن زٲیُل ضروٗری تِکیٛازِ پَتہٕ چھِ بایک پَکان آرام سان اَگر نہٕ بایکہِ آسہِ مُبلیل چینٛج کوٚرمُت کِہیٖنۍ سُہ چھُ چھَکان پٔتۍ کِنۍ دٕہ دٕہہِ سۭتۍ چھُ پَتہٕ اِیَر پوٚلوٗشَن گژھان سُہ چھُ چھَکان دٕہ تیٛوٗتاہ سُہ دٕہ چھُ آسان واریاہ زہریٖلہٕ مطلب سُہ چھُ اَگر تَمِکۍ سٕمیٚل کرو نا سُہ کرِ أٔندرٕ انفیٚکشَن سۄ پرٛابلِم چھِ مےٚ وُنیٛک تانۍ گٔمٕژ اَکہِ لَٹہِ تہٕ اسی لیے گوٚژھ آسُن مُبلیل بٲتَل تہِ گٔژھ آسٕنۍ سۭتۍ بیٛاکھ پرٛابلِم ٲس مےٚ گٔمٕژ پٕلگ پرٛابلِم پٕلَگ مطلب بایک چھَنہٕ سیٚلِف رَٹان بایک چھَنہٕ کِک رَٹان بایک چھَنہٕ گژھان سِٹارٹ کِہیٖنۍ نہٕ تہٕ پٕلَگ پرٛابلِم چھِ گژھان کَمہِ آیہِ ییٚلہِ تُہۍ بایکہِ چَلٲیو نَہ حظ واریاہ واریاہ واریاہ واریاہ زیادٕ تیز تَتھ چھُ پٕلگ بیٚہوان پٕلگ چھُ یِوان دٔزِتھ تَتھ دٔزِتھ حظ دٔزِتھ سُہ چھُ پیٚوان کَمہِ آیہِ کرٕنۍ صاف اکھ حظ گوٚژھ آسُن لایٹر سۭتۍ بیٚیہِ گوٚژھ آسُن ریگمال ریگمال تہٕ لایٹر ییٚلہِ سۭتۍ آسہِ تَتھ دیٛت اکھ سُہ کوٚر صاف ییٚلہِ سُہ صاف کوٚر نَہ حظ پَتہٕ لوگ سُہ واپَس وُچھ گژھہِ ٹھیٖک اَگر نہٕ گوٚو ٹھیٖک پَتہٕ کوٚر بیٚیہِ ٹھیٖک أندرٕ کوٚر ٹھیٖک أنٛدرٕ کٔر صفٲیی تَتھ تہِ کٔر صفٲیی یا یہِ حظ بیٛاکھ چیٖز پٕلگ اَکھ تُلۍ سۭتۍ مطلب یِم یِم فالٹ چھِ یِوان تِم چیٖز تُلۍ سۭتۍ اسہِ کُس ٹیٚنشَن چھُ تِم چیٖز تُلۍ سۭتۍ تِم کَرو أسۍ تٔتتھٕے چینٛج یُتھٕے بایک بیٖٹھ تٔتی کَرو أسۍ چینٛج بیٛاکھ پرٛابلِم چھِ بایکہِ گژھان یہِ زِ یِمن چھُ گژھان لوٛاکٕے رُکِتھ مطلب لوٛاکٕے کیٛاہ لوٛاک چھُ بایک چھِ گژھان لوٛاک اِنجیٚن لوٛاک چھُ گژھان سُہ کَمہِ آیہِ چھُ گژھان اَگر نہٕ مُبلیل چینٛج کرو ٹایمَس پٮ۪ٹھ کِہیٖنۍ بایک چَلاوو تیز ؤری ؤری بیٛاکھ چیٖز پیٚٹرول پیٚٹرول گوٚژھ آسُن سۭتۍ تِکیٛازِ بایک چھِ سُہ چھُ تَتھ مین پٔرپَز سُہ چھُ تَتھ مطلب دِل بایکہِ گوٚژھ آسُن پیٚٹرول پیٹرول آسہِ نہٕ اَگر بایکہِ آسہِ پیٚٹرول ترٛٲیِتھ تہٕ بیک اَپ خٲطرٕ گوٚژھ ضروٗری آسُن تِکیٛازِ مےٚ چھُ واریاہہِ لَٹہِ گوٚومُت بایکہِ پٮ۪ٹھ مےٚ چھُ مۄکلان پیٚٹرول پیٚٹرول تہِ گوٚژھ آسُن سۭتۍ بایکہِ بیٚیہِ گوٚژھ آسُن مطلب اِشوٗ چھِ یِم بایکہِ منٛز یِوان میٚکنِکَل اِشوٗز چھِ زیادٕ تر یِوان بایکہِ أنٛدرٕ چھُ گژھان تَتھ تان خراب یُس نہٕ اسہِ پانہٕ چھِ پَتہ تَتھ تُل فوٹوٗ ہن سُہ سوٗز تٔمِس دوٚپُس یَتھ حظ گٔے مےٚ پرٛابلِم یہِ چھُنہٕ گژھان سِٹارٹ ہُو یہِ کہیٖنۍ تہٕ بیٚیہِ ووٚنُس بیٚیہِ حظ گیَر پرٛابلِم وُچھ حظ گِیر پرٛابلِم کَمہِ آیہِ چھِ گژھان بایک بایک درٛاوا نَفر چلاونہِ تٔمِس چھَنہٕ آسان پَیی گِیر کُکُن کیٛاہ چھُ گِیر چھُ گژھان لوٛاک ییٚلہِ گِیر گٔے لوٛاک نَہ نیرِ بایک اور نَہ نیرِ یور سۄ دی دَب اسی لیے گٔژھ آسٕنۍ مطلب گِیرَن ہنٛز تہِ پَتہ گۄڈٕ پَتہٕ کھوٚتھ بایکہِ مطلب واریاہہِ لَٹہِ چھُ مےٚ گوٚمُت فیلیَر بہٕ چھُس ٹرٛپَس منٛز گوٚمُت مےٚ چھِ بایکٕے گٔمٕژ کُنہِ ساتہٕ بِہتھ اَنٛد ہیٚتھٕے گٔمٕژ بِہتھ مےٚ چھِ پَتہ کیٛاہ دٔلیٖل گٔیٚیَس نہٕ کیٚنٛہہ تہٕ میٛانہِ حِسابہٕ یوٚتام مطلب میٛٲنۍ نَظر چھِ بہٕ چھُس وُچھان بایکہِ یِم بایکٲرٕس بایکٲرٕس یِم آسیٚن نا یِمَن گژھیٚن آسٕنۍ اکھ ہیٚلمِٹ سۭتۍ گُلوز سۭتۍ بیٚیہِ گژھیٚن آسٕنۍ یِمَن تِم چیٖز سۭتۍ ییٚمہِ سۭتۍ بایک فیلیر بَچہِ مطلب چٲبۍ گژھیٚکھ سۭتۍ آسٕنۍ پیش کَش گژھیٚکھ سۭتۍ آسُن لایسیٚنٕس وایسیٚنٕس تِم چیٖز تِم چھِ آسٲنی سۭتۍ تِم تہِ گژھنَکھ چیٖز آسٕنۍ سۭتۍ سیٚلٕف رَٹہِ نہٕ بایک کِہیٖنۍ کِک سِٹارٹ گٔژھ گژھٕنۍ آرام سان کِک سِٹارٹ گژھیٚن تَمہِ خٲطرٕ گٔژھہِ تَتھ چیٖز آسٕنۍ سۭتۍ ٲں یہِ گوٚژھ آسُن یہِ مُبلیٮل گوٚژھ آسُن تَتھ سۭتۍ سٲلِم کیٚنٛہہ گوٚژھ سۭتۍ آسُن